سٲنِس محلَس منٛز سٲنِس گامَس منٛز ییٚلہِ کانٛہہ شخص مَران چھُ کانٛہہ چاہے سۄ زٔنۍ آسہِ چاہے سۄ مرٕد آسہِ ییٚلہِ تٔمۍ سٕنٛز ڈیٚتھ چھِ گژھان ییٚلہِ تٔمِس موت چھِ یِوان ییٚلہِ تٔمۍ سٕنٛز وفاد چھِ گژھان تمہِ پَتہٕ چھِ أسۍ تٔمِس سرٛان دِوَان گۄڈنؠتھ سران دِنہٕ خٲطرٕ گژھِ اگر زَنان آسہِ تہٕ تٔمۍ سٕنٛدِ خٲطرٕ چھِ زَنانٕے آسان ضروٗری اگر موہنیو آسہِ تٔمۍ سٕنٛدِ خٲطرٕ چھِ موہنیو آسَان ضوٚروٗری وَنٛۍ گوٚو حق چھِ اسلام چھُ اَسہِ اِجازت دِوان کہِ پَنٕنۍ پَنٕنۍ آسہِ مطلب یِم مُوٚحرَم آسؠن اگر زنان مَرِ تٔمِس گژھِ پَنٕنۍ موج دِنۍ سران پنٕنۍ کوٗر دِنۍ سران کَنٕنۍ بیٚنہِ دِنۍ سران یا پَنُن خانٛدار دیُن سران یِمے چھِ مُحرَمَس منٛز یِوان وۄنۍ اگر موہنیو آسہِ تٔمِس تہِ گژھن پننہِ موہرم ضوٚروٗری سران دِنۍ گۄڈنؠتھ چھِ یِہوے کہِ گۄڈنؠتھ تٔمِس گژھن ضوٚروٗری پتہٕ اگر نہٕ پننؠن تَگہِ تیٚلہِ چھِ آسان وۄپرَس کٲنٛسہِ کیاز اِنسانس منٛز چھِ واریاہ ٲب آسان یِم پنُن چھِ ہٮ۪کان چھُپٲیِتھ وۄپَر نہٕ کینٛہہ سران دِتھ چھِ أمِس پَتہٕ کَفنہٕ بَناوناوَان سُہ چھُ آسان سفید رنٛگُک تہٕ وَلَن چھِ أمِس سورُے کفنہٕ تَمہِ پَتہٕ چھِ أمِس تُلان بَرَان چھِس توبوٗدَس منٛز توبوٗدس منٛز تُلِتھ چھِ أمِس نِوَان مَلگزار جنازگاہَس منٛز یوٚتَن أمِس جِناز چھِ یِوَان پَرنہٕ تمہِ پَتہٕ چھِ أمِس سٲری مرد پران جِناز تَمہِ پَتہٕ چھِ أمِس نِوان مَلگزارَس منٛز قبرستَس منٛز یتھ منٛز أمِس أکِس قبرِ منٛز دفن دِوان چھِ کَرنہٕ